اَکہِ دۄہ اوس اَسہِ اَکھ اِنٹَروِو اوس نہٕ کیٚنٛہہ مطلب اِتھَے کٔنۍ پوٚر اَسہِ کَلاس منٛزٕے سَرن ووٚن دوٚپُن ایز اےٚ کاڈنیٹَر تہٕ بہٕ پِرٛژھمو تۄہہِ کوٚشَن مطلب تٔمۍ ووٚن اَسہِ کوسچن ٹیل می اٮ۪باوُٹ اےٚ ٹایم وٮ۪ن یوٗ ہیڈ ٹُو ڈیٖل وِد دَ ڈِفِکَلٹ سُچویشَن اِن یور پرٛوجَکٹ تہٕ پَتہٕ ووٚن تٔمِس اَسہِ دوٚپُس اَکہِ دۄہ حظ اوس اَسہِ اوس تھوٚمُت سَرَن أکۍ پرٛوجَکٹ تہٕ سُہ اوس واریاہ زیادٕ ٹَف اَسہِ آونہٕ سَمجھ أسۍ کیٛاہ کَرو تَتھ ٲس ڈیڈ لایَن تہِ وارِیاہ کَم پَتہٕ کٔر اَسہِ بیٛاکھ میڈمَس مےٚ حظ کٔر پَتہٕ بیٛاکھ میڈم کَنسَلٹ تِم کٔر اَسہِ ہٮ۪لٕپ تٔمۍ ووٚن پیشَنٹلی یہِ چھُ کَرُن پٮ۪نِک کَرنٕچ چھِنہٕ کانٛہہ ضُروٗرت پَتہٕ کوٚر اَسہِ تٔمۍ میڈمہِ تَتھ منٛز ہٮ۪لٕپ تہٕ کوٚر پرٛوجَکٹ کَمپٕلیٖٹ